ییٚلہِ اَسہِ پٔژھۍ چھِ یِوان اَسہِ چھِ یَتھ پنٛنِس کٲشرِس منٛز رٮ۪واج تِمَن واریاہ خٔذمَت آسان کَرٕنۍ یُتھُے اَسہِ پٔژھۍ چھِ یِوان أسۍ چھِ گۄڈٕ تٕمَن ہُنٛد خٲطٕردار خٲطرٕ اِزبَنٛد زالان تہٕ بیٚہوان چھِ تِم پَتھَر پَتہٕ چھِ أسۍ یا بَناوہوکھ لٮ۪پٹَن چاے یا بَناوہوکھ دۄدٕ کَہوٕ زیادٕ چھِ أسۍ بَناوان یور سٲنِس علاقَس منٛز پوٚژھ یِیہِ دۄدٕ کَہوٕ بَناوان تَتھ سۭتۍ اَنان کھَنٛڈٕ کُلچہِ تَتھ سۭتۍ اَنان بٲگِرکھانۍ تہِ تَتھ سۭتۍ اَنان پرٛٮ۪تھ کانٛہہ تولہٕ ژوٚٹ تہٕ سُہ دِوان یہِ گٔے چایہِ خٲطرٕ وۄنۍ ییٚلہِ بَتُک ٹایِم آسہِ بَتہٕ خٲطرٕ چھِ أسۍ تٕمَن اَنان کۄکُر اَنووکھ گاڈٕ اَنوہوکھ گاڈٕ گژھن آسٕںۍ واریاہ زَبَردَس پٲٹھۍ رٔنِتھ تِمَن گژھن آسٕنۍ ترٛٲیِتھ مٕجہِ تہِ رُنٛگاوَن تہِ پرٛٮ۪تھ کانٛہہ زٲژ بیٚیہِ چھِ اَنان أسۍ ماز پٕجَس نِش پَتہٕ چھِ گَری دَگان تَتھ چھِ رِستہٕ تہِ کَڑان تہٕ گۄشتاب تہِ کَڑان بیٚیہِ چھِ اَنان بیٛاکھ مَژھ یُس لَگان چھِ کَباب مَژھ پَتہٕ چھِ کَباب بَناوان پَتہٕ چھِ گَرِ رَنان بیٚیہِ بیٚیہِ چھِ پَژھٮ۪ن خٲطرٕ أسۍ یَکھٕنۍ بَناوان زامہٕ دۄد تہٕ بیٚیہِ ماز رَلاوان چھِس سُہ سُہ چھِ یِوان بَناونہٕ تَتھ چھِ زَبَردَس مَزٕ آسان بیٚیہِ چھِ ہاکھ یِوان رَننہٕ یُس ہاکھ گَژھِ ضٔروٗری آسٕںۍ سبزی تہِ گژھِ آسُن سورُے گژھِ نہٕ مازٕے آسُن کینٛہہ سَلاد چھِ تھاوان تِمَن